أزکِس زمانَس منٛز چھِ لوٗکھ پَنٕنۍ تہوار کَران سیٚلِبرٛیٹ مُختَلِفو قٕسمُو مُسلمانَن منٛز چھُ عیٖد زٕ یِوان اَکھ گٔے عیٖدالفطر بیٛاکھ گوٚو عیدالاضحیٰ عیدالفطرٕکۍ دۄہ چھُ یُس آسان چھِ عیدالفطر یہِ چھِ آسان ماہ صیام پَتہٕ امہِ دۄہ چھِنہٕ أسۍ قُربٲنی کَران کیٚنٛہہ یُس عیٖدالاضحیٰ چھِ تمہِ دۄہ چھِ أسۍ جانور کَران قُربان یِم ہِنٛدوٗز چھِ تِم چھِ لایٹہٕ زالان شَمَع زالان دیوالی پٮ۪ٹھ چھِ تِم ٹاس ترٛاوان زوٗل کَران پننیٚن مکانَن ہولی پٮ۪ٹھ چھِ تِم اَکھ أکِس رنٛگ چھَکان اَتھ چھِ وَنان فیٚسٹِو آف کَلٲرٕس بیٚیہِ چھِ یِم لوری دۄہ ہِنٛدوٗ یِم چھِس زالان چھِ تُہنٛد مانُن چھُ یہِ زِ امہِ دۄہ چھِ تۭرِ أسۍ نار دِوان تۭر چھِ ژَلان امہِ سۭتۍ یِم کِرٛسچیٚن چھِ تِم چھِ چٔرٕچ گَژھان تِم چھِ پرٛے کَران تَتہِ جِسَس